اگر أسۍ کتھ کرو سپیشل ٹیلنٹ آر سِکلٕز امہِ منٛز اگر أسۍ کتھ کرو کر کسٹمر سٔروِس سِکِل چھُ مےٚ اندر تِکیازِ بہٕ اوسُس کران کٲم فلپ کاٹس سۭتۍ یۄس اِی کامٲرٕس سایٹ چھِ فلِپ کاٹ یۄس پرٛوڈَکٹ ڈیلِور چھُ کَرَان یا ییٚمہِ پؠٹھ پرٛوڈَکٹ اِنسان آرڈَر چھُ ہٮ۪کان کٔرِتھ تَتھ سۭتۍ چھُس بہٕ کٲم کَرُن ایز اے کسٹمر کِیر ایٚگزکیوٗٹِو تہٕ تَتہِ ٲسۍ أسۍ کوریج یِم آسان چھِ یِمَن کَسٹمرن ہٕنٛز کانٛہہ کانہہ پرٛوڈَکٹ آرڈَر تٔمِس واتن ٹایمَس پؠٹھ یا کانٛہہ کَرِ پرٛوڈَکٹ آرڈَر پَتہٕ کَر واتہِ کیاہ واتہِ کینٛہہ کُنہِ تہِ رِگارڈِنٛگ ٲسۍ کال یِوان تہٕ سُہ ٲس پؠوان سالو کَرٕنۍ تِمن اوس پؠوان تَمیُک ریزلیوشَن دیُن تہٕ اَمہِ سۭتۍ کیاہ گوٚو اَمہِ سۭتۍ یہِ سِکِل ٲس کَسٹمَر سٔروِس یا کومنِکیشَن سِکِل سۄ گٔے واریاہ اَصٕل مےٚ اَمہِ سۭتۍ تہٕ بہٕ اوسُس لگ بگ اَکھ ؤری تہٕ شےٚ رؠتھ کٔر مےٚ کٲم فلِپکاٹَس سۭتۍ دہلی منٛز تہٕ اَمہِ سۭتۍ گٔے یِم کوٚمنِکیشَن سِکِل یا أسۍ ہؠکو ؤنِتھ کسٹمر سٔروِس سِکِل یِم گٔے ییٚمہِ سۭتۍ واریاہ اَصٕل مےٚ تہٕ کسٹمر کٔرز أسۍ کران تَتہِ رِزالو امہِ علاوٕ ہؠکو أسۍ کٔرِتھ کتھ لیٖڈرشپ ہِنٛز تہٕ لیٖڈرشِپ منٛز اوس پؠوان کران ایز ورکُبہٕ کران ایز اے ٹی ایل اسِسٹنٹ ٹیٖم لیٖڈر تہٕ اَتہِ اوس پؠوان بہن نفرن ٹیٖم اوس پؠوان ہؠنٛڈل کرُن تہٕ یِم چھِ کینٛہہ سِکلہٕ یِم اَمہِ علاوٕ چھِ مےٚ اندر